ٹٮ۪کنالجی سۭتۍ مِلے واریاہ زیادٕ مَدَت آزکَل ٹٮ۪کنالجی سۭتۍ وَغٲر چھُنہٕ چَلٲنی نہٕ کیٚنٛہہ اگر بِزنِس تتھ منٛز کیٛاہ ٹٮ۪کنالجی فار اٮ۪گزامپٕل کانٛہہ چھُ تراوان بِزنِس سُہ چھُ تراوان بِزنِس چھُ سُہ تراوان کیٚنٛہہ ٹیوٗشَن چھُ تراوان ٹیوٗشَنَس منٛز کیٛاہ چھُ سُہ تراوان سُہ تراوان کَمپیوٗٹر کَمپیوٗٹَر کیٛاہ چھِ مطلب کہِ یہِ چھُکھ ٹٮ۪کنالجی سُہ چھُ کَمپیوٗٹَر اِنَسٹِٹیوٗشَن ییٚمہِ سۭتۍ بہٕ بَچہِ سٲری توران پَرنہِ کیٛازِکہِ اَز چھِ آسان ٹٮ۪کنالجی ٹٮ۪کنالجی اگر نہٕ ٹٮ۪کنِکَل ہینٛڈ آسہِ بَچَس تِم چھِ تٔمِس چھُنہٕ کُنہِ جایہِ تِتھ کٔنۍ جاب مِلان کِہیٖنۍ نہٕ تہٕ ییٚلہِ زیادٕ کھۄتہٕ زیادٕ چھُ یِوان اَز ٹٮ۪ک آسہِ توٚتھٕے واتان اِنسان امہِ سۭتۍ کیٛاہ چھُ گژھان سُہ چھُ زینان اَتھ منٛز زیادٕ رۄپاے یُتھٕے تٔمۍ کَمپیوٗٹَر لوٚگ ہیٚچھناوُن تٔمِس چھُ یِوان زیادٕ کھۄتہٕ زیادٕ سٹوٗڈَنٹ ییٚمہِ سۭتۍ سُہ زیادٕ اَصٕل پٲٹھۍ رۄپَے چھَ زٮ۪نان یا کٲنٛسہِ چھِ موبایِل دُکان کانٛہہ چھُ تروان موبایل دُکان موبایِل چھِ آز ساروی کھۄتہٕ گۄڈنٮ۪تھ چَلان أزکِس دُنیاہَس منٛز چھِ چَلان زیادٕ کھۄتہٕ موبایِل دُکان تٔمِس تہِ چھُ کٲنٛسہِ چھُ موبایِل خراب گژھان سُہ چھُ تٔمِس تراوان چھِ کانٛہہ موبایِل رِپٮ۪رنٛگ دُکان چھُ چَلان چھُ تٔمِس پَنُن بِزنِس اَصٕل پٲٹھۍ چھُس چَلان تہٕ یِمے یِمے ٹٮ۪کنالجی چھِ کیٚنٛہہ کانٛہہ چھُ یُس یہِ ٹٮ۪کنالجی چھےٚ واریاہ زیادٕ ہٮ۪لٕپ کَران اَمہِ سۭتۍ چھِ جان رۄپاے زٮ۪نان اَمہِ سۭتۍ کیٛاہ اِفٮ۪کٹ پوٚوکہِ اِنسان چھُ اَمہِ اگر ییٖژاہ ٹٮ۪کنالجی آیہِ یَتھ منٛز یوٗتاہ چھُ زیادٕ مطلب أسۍ بِزنِس کَران فار اٮ۪گزامپٕل گۄڈٕ ٲسۍ دانہِ لۄنان کیٛاہ چھِ اَتھ وَنان اَتھٕ سۭتۍ وَنۍ آے یِژھ ٹٮ۪کنالجی وَنۍ چھِ وَنان مِشیٖن سۭتۍ ییٚمہِ سۭتۍ أسۍ سہوٗلیت مِلے اِتھَے کٔنۍ چھِ واریاہ باقٕے زیادٕ یِم ٹٮ۪کنالجی یِمو سۭتۍ سٲنۍ سانہِ لایفہِ منٛز اَصٕل اَصٕل پیٚو